ییٚتہِ چھِ کینٛہہ جایہٕ سِریٖنگر ڈِسٹِرکَس منٛز ییٚتہِ اکثَر لُکھ چھِ گَژھان تَتھ منٛز گٔے ہاری پَربت کوہی ماران یَتھ وَنان چھِ أسۍ یا بَڈشاہ ٹامب بَڈشاہ صٲبُن مَزار یَتھ چھِ أسۍ وَنان خانہٕ کاہہِ مولا بیٚیہِ چھُ اَکھ کٔشیٖرِ ہِنٛز اَکھ پرٲنۍ اَکھ مَسجِد گۄڈنِچ مَسجِد یَتھ وَنان چھِ أسۍ وُسی صٲبٕنۍ مَسجِد یۄس عٲلۍ کَدلہٕ چھِ واقعہ تور چھِ اکثر لُکھ گَژھان یِم چھِ ییٚتہِ مین جایہٕ سِریٖنگرَس منٛز یَتھ منٛز گژھان أسۍ گَژھان چھِ تہٕ بیٚیہِ اگر اگر کانٛہہ مَطلب ٹایِم پاس کَرنہٕ خٲطرٕ تہِ چھِ گژھان ییٚتہِ لُکھ گَژھان جامِعہ مَسجد مۄخدوٗم صٲب یِمن جایَن تہِ چھِ بییِہِ تہِ عیٖدگاہ چھُ ییٚتہِ سُہ تہِ چھُ اَکھ تَتھ چھِ ہِسٹارِکَل اِمپاٹیٚنٕس تور چھِ بیٚیہِ گَژھان